بارہمولہ ڈِسٹرٛکَس منٛز چھُ واریاہ زیادٕ سکوٗل تہٕ کالج موجوٗد اگر أسۍ وٕچھو بارہمولہ ڈِسٹرٛکَس منٛز چھُ یِوان ایس ایس ایم کالج یُس اِنجیٖنٔرِنٛگ کالج چھُ سُہ چھُ تَتہِ چھُ واریاہ زیادٕ بَچہِ کَران اِنجنٔرِنٛگ تہٕ یِمَن تہِ خاب چھِ تِم چھِ تَتہِ اِنجیٖنٔرِنٛگ کَران تہٕ اِتھٕے کَنٮ۪ن چھُ گورمینٹ بایِز گور بارہمولہ مینطٕاینظ ڈِسٹِرٛکَس منٛز مین ٹاونَس منٛز موجوٗد تہٕ ییٚتہِ واریاہ زیادٕ بَچہِ چھُ پَران تہٕ بارہمولاہَس منٛ اگر أسۍ کَتھ کَرو یِمو کالجو یا سکوٗلو باوَجوٗد چھِ تَتہِ بیٚیہِ تہِ واریاہ زیادٕ سکوٗل یِمَن پٮ۪ٹھ پَنٕنۍ یِمَن بَچہِ چھُ تعلیٖم حٲصِل کَران کینٛہہ پرٛایویٹ سکوٗل چھُ ڈہلی پَبلِک سکوٗل بارہمولہ چھُ یُس واریاہ زیادٕ مَشہوٗر سکوٗل چھُ بارہمولاہَس منٛز ماننہٕ یِوان تہٕ مگر اگر أسۍ اَمِچ فی سٹرٛکچَرٕچ کَتھ کَرو اَتہِ چھُ واریاہ زیادٕ فی ہٮ۪وام واریاہ زیادٕ فی پونٛسہٕ چھُ پٮ۪وان بَرُن بَچَن تہٕ البتہ تَتہِ چھُ واریاہ زیادٕ اَصٕل فیسَلٕٹی ٹیٖچَر تہِ چھُ اُستاد تہِ چھُ واریاہ زیادٕ اَصٕل پٲٹھۍ پَرناوان بَچَن کُن اَصٕل پٲٹھۍ دیان دِوان تہٕ مگر فیٖس چھُ تَتہِ واریاہ زیادٕ زیاد تہٕ یِتھٕے کٔنَن چھُ بیٚیہِ تہِ واریاہ کینٛہہ سکوٗل تَتہِ یِمہٕ تَتہِ چھُ تہٕ بَچہِ ہٮ۪کَن اَصٕل پٲٹھۍ پٔرِتھ ییٚمہِ باوجوٗد تہِ چھِ تَتہِ واریاہ زیادٕ گورمینٹ لۄکٕٹۍ لۄکٕٹۍ سکوٗل پرٮ۪تھ کُنہِ گامَس منٛز پرٮ۪تھ کُنہِ گامَس منٛز چھُ اَکھ اَکھ گورمینٹ سکوٗل یِمَن منٛز یِمہٕ لوکَل بَچہِ چھُ آسان یِم غریٖب مٲلِس ماجہِ ہٕنٛدۍ بَچہِ چھُ آسان یِم نہٕ کُنہِ پَرایویٹ بٔڑِس سکوٗلَس منٛز ہٮ۪کَن گٔژھِتھ کِہیٖنۍ تِم چھِ تور گژھان تہٕ پَنٕنۍ تعلیٖم ہٮ۪کان حٲصِل کٔرِتھ